تۄہہِ وَنہو بہٕ پانٛژن بین الاقوامی شہرَن ہُنٛد ناو ٖیور مےٚ دِل چھُ بَچپَن پٮ۪ٹھٕے وَنان تور گژھ ہا بہٕ تِمن دِمہ ہا بہٕ نظرا تِم کِتھۍ چھِ گۄڈٕنیُک چھُ ممبے دوٚیُم چھُ لاہور ترٛیٚیم چھُ دبے ژوٗرِم چھُ مکہ پوٗژِم چھُ مٔدیٖنہ مدیٖنہ تہٕ مَکہ چھُ مےٚ واریاہ زیادٕ شوق گژھنُک تور چھَس بہٕ دَپان سُہ دِلی تَمنا کَر گژھِ مےٚ پوٗرٕ اللہ تالہ گوژھ بوزُن تہٕ میانہِ خٲطرٕ کٔرزیٚو دعا سُہ گوژھ گژھُن قبوٗل